اے بیشک کانٛہہ کینٛہہ خلق چھِ یِم چھِ فٲیِدٕ تُلان یہِ ریلِجَن یِم مذہبُک فٲیِدٕ چھِ یِم تُلان یِم یِم مان ژٕ یِم ایٚلیکشَنٕز ویٚلیکشَنہٕ کٮ۪ن دوران چھِ یِم مذہبُک فٲیِدٕ تُلان یا بہٕ یِم سیاست أکِس کَرنَس منٛز چھِ یِم ییٚمیُک فٲیِدٕ تُلان یا بِزنٮ۪س ٲسِنۍ یِم چھِ ییٚمیُک مذہَبُک فٲیِدٕ تُلان مثلاً کانٛہہ چھُ مذہبکِس ناوَس پٮ۪ٹھ اَکھ ہِندوٗ مُسلِم کَران تہٕ پَتہٕ چھِ اَتہِ چھِ گژھان پالٹِکٕس یِتھ کٔنہِ بِرٛٹ یِمو ہُںٛد ہُںٛد یِمو انٛگریزو تہِ کوٚرُکھ پَتہٕ ٲسۍ دَپان تِم ڈِوایِڈ اینڈ روٗلۍ تِتھَے کٔنۍ کوٚرُکھ پَتہٕ گۄڈٕ کوٚرُکھ بِرٛٹِشَن تِمَن چھُ حکوٗمَت تہِ کَران مان ژٕ یِم چھِ ہِندوٗ مُسلم کَران تہٕ پَتہٕ تُلان فٲیِدٕ دَپان أسۍ چھِ تۄہے سۭتۍ أسۍ چھِ تۄہے سۭتۍ ووٹو موٗجوٗب چھِ یِم اَ فساد تُلان امہِ سۭتۍ ییٚمہِ سۭتۍ چھِ یہِ چھِ واریاہ موٚکُر چیٖز بیٚیہِ چھِ بِزنٮ۪س أڑۍ چھِ کَران مذہَبکِس ناوَس پٮ۪ٹھ بِزنٮ۪س مثلاً کانٛہہ چھِ کانٛہہ تھَوان کانٛہہ چھِ دَپان ہے بہٕ چھُس پیٖر یا بیٚیہِ کینٛہہ بہٕ چھُس کَڑان سۄن بہٕ چھُس سوٗزمُت ہُمۍ یا یٔمۍ پَتہٕ چھِ تِم پونٛسہٕ جمع کَران تیٚمہِ سۭتۍ پَنُن گَرٕ وَرٕ چَلاوان مگر یہِ چھِ غلط گژھان یہِ چھِ گۄناہ پَتہٕ گوٚو بیٚیہِ یُس یہِ مےٚ چھِ باسان یہِ پَزِ نہٕ کَرُن اَسہِ مذہَب یہِ چھِ اللہ تعلیٰ ہَس سۭتۍ چھِ جُڑُن یہِ چھِ اللہ تعلیٰ ہَن چھِ دوٚپمُت نٮ۪ماز پَر نٮ۪ماز چھِ پَرنہِ یِم مذۂبی یِم چھِ کینٛہہ تِم چھِ فالو کَرٕنۍ مگر یہِ چھُنہٕ مَ سٲنِس مذہَب چھُنہٕ ایٚمیُک اِجازت دِوان کینٛہہ سون مذہَب چھُنہٕ دِوان اِجازت زِ تُہۍ کٔرِو سیاسَت مذہَب کِس ناوَس پٮ۪ٹھ یا تُہۍ کٔرِو یِم کاروبار کٔرِو تُہۍ بِ یِم مذہَب کِس ناوَس پٮ۪ٹھ کٔرِو تُہۍ کاروبار تِتہِ چھِنہٕ دِوان اِجازت سون مذہب کینٛہہ